آ مےٚ چھِ شارٕک ٹینٛکَس متعلق زانکٲری اَتھ چھُ یُہُس چَلَان دٔیُم سیٖزَن یَتھ منٛز زَن یِم جَج چھِ أشیٖر گرٛووَر وِنیٖتا سِنٛگھ نمیٖتا تھاپَڑ أنوٗپَم مِتَل بیٚیہِ تہِ باقٕے کینٛہہ یہِ شو اَمیُٚک مطلب چھُ یہِ کہ اَتھ منٛز چھِ کینٛہہ بِزنِس اَنٹَرپِرٛنٔرٕس گژھان یِم چھِ اَتھ یِمَن جَجزَن برونٛٹھ کَنۍ پَنُن پرٛزَنٛٹ کَران پَنُن بِزنِس وِو کہ یِم کیاہ چھِ یَژھان کَرُن پَنٛنِس بِزنِسَس منٛز تِم چھِ پَتہٕ یُہُنٛد یہِ بوٗزِتھ سورُے یِم ڈِٹیلٕز بوٗزِتھ چھِ پَتہٕ سُہ تِم کیاہ چھِ کَران تِم چھِ پَتہٕ ڈِسایڈ کَران کہ تِم کَرِنہ اَتھ منٛز یِہِنٛدِس بِزنِسَس منٛز اِنوٮ۪سٹ کِنہٕ نہ کَرن